مےٚ حظ چھُ وارِیاہ بایکہٕ پسنٛد بایکہٕ سایکل بایک مےٚ حظ چھُ وارِیاہ سایکل تہِ پسنٛد بایکہٕ تہِ پسنٛد تہٕ بایکن منٛز حظ چھُ یِوان زیادٕ تر یِم مےٚ پسنٛد چھُ اکھ حظ گٔے پلسر زٕ ہتھ تہٕ وُہ سی سی بیٚیہِ حظ گٔے اٮ۪ن ایس بیٚیہِ حظ گٔے رایل اٮ۪نفیٖلڈ ساروی کھۄتہٕ زیادٕ حظ چھِ مےٚ رایل اٮ۪نفیٖلڈٕ پسنٛد روین اٮ۪نٛفیٖلڈٕ ہسا چھُ اکھ چیٖز تۄہہِ آسیو نَہ حظ کُنہِ جاے ٹٕرٛپہِ پٮ۪ٹھ گَژھُن سُہ نَہ حظ دِی دونٛکھہٕ مطلب چڑاے حظ آسہِ بٔڑ پہمتھ سُہ ہیٚکہِ آرام سان تَتھ کھٔسِتھ تۄہہِ زن ٲسِو پٔتۍ کِنۍ زٕ نفر تہِ ترٛےٚ نفر تہِ سُہ حظ چھُ سُہ اکھ بایک یَس وٕنۍکٮ۪س اَصٕل ہارٕس پاور تہِ زبردس مطلب تَتھ ٹِرٛپہِ پٮ۪ٹھ آسہِ گَژھُن سُہ دی نہٕ حظ دونٛکھہٕ اَسہِ زٕہٕنۍ تہٕ مےٚ حظ لگاوان بایکہِ وارِیاہ مزٕ چلنس تِکیٛازِ ؤنِو تُہۍ کیٛازِ تِکیٛازِ بَے اکھ اکھ چیٖز چھُنَہ حظ مگر بایکہِ بایکہِ حظ چھُ وارِیاہ رِسِک مطلب اکھ بایکر یُس چھُنَہ حظ تٔمِس حظ چھُ ضُروٗری آسان سیفٹی سامان سۭتۍ تُلُن مطلب سیفٹی سامان مطلب کیٛاہ حظ گوٚو گُلووُز چھُ تٔمِس تُلُن تاکہِ تۭر گٔژھنہٕ لَگٕنۍ وِنٛٹر آسہِ گُلووٕز چھُ ضُروٗری تُلُن ہٮ۪لمِٹ گوٚژھُس آسُن دب حظ دب وب زن لوٚگ تہٕ سُہ بچایہِ کَلہٕ مطلب شیٖنہٕ ویٖنہٕ حظ اگر رایڈِنٛگ آسہِ گَژھُن مطلب شیٖنہٕ ویٖنہٕ لاگٕنۍ آرام سان شوٗز حظ لاگٕنۍ مطلب بایک بایکٲرسن بایکٲرسن چھِ پٮ۪وان وارِیاہ وارِیاہ کیٚنٛہہ سۭتۍ نیُن بایکٲرسن پٮ۪ٹھ گژھِ لایسٮ۪نٕس آسٕنۍ پُلیٖس چھُ آسان پُلیٖس یِم گَژھن نہٕ رَٹٕنۍ سٲلِم گَژھِ آسُن بایکَر سُںٛد سۭتۍ تہٕ یُس حظ مےٚ رایل اٮ۪نفیٖلڈٕ بایک دوٚپ مےٚ تہٕ یۄس مےٚ تۄہہِ دوٚپمو یہِ چھِ مےٚ پسنٛد سُہ چھِ مےٚ اَمے موٗجوٗب پسنٛد تِکیٚازِ سُہ حظ چھُ سُہ بایک یُس کُنہِ تہِ بلاے ہیٚکہِ کھٔسِتھ کیٚنٛہہ تہِ زن آسہِ نَہ حظ سُہ ہیٚکہِ آرام سان تتھ پار کٔرِتھ یِم باقی باقی چھِ تِم ما ہٮ۪کن بِہتھ تِم ما ہٮ۪کن پنُن مطلب تِم ہٮ۪کن نہٕ کھٔسِتھ کِہیٖنۍ زانٛہہ آسو تِم وَنن نَہ أسۍ ہٮ۪کو نہٕ کھٔسِتھ کِہیٖنۍ رایل اٮ۪نفیٖلڈٕ حظ چھُ بایک وُلٹہٕ بایِک چھِ مطلب یہِ ہیٚکہِ کُنہِ تہِ بلایہِ کھٔسِتھ تہٕ مےٚ حظ چھُ شوق تاکہِ بہٕ چلاوہا رایل اٮ۪نفیٖلڈٕ مےٚ نَہ حظ چھُنہٕ وۄنۍ رایل اٮ۪نفیلڈٕ چلٲمٕژ مےٚ چھُ شوق بہٕ گژھٕ ہا رایل اٮ۪نفیٖلڈس پٮ۪ٹھ ٹِرٛپَس مےٚ چھُ شوق بہٕ نِمکھ پٔتۍکِنۍ دوس سۭتۍ رایل اٮ۪نفیٖلڈس پٮ۪ٹھ بہٕ چَلاو رایل اٮ۪نفیٖلڈٕ بہٕ بوزٕ تَمیُک سَوُنٛڈ یُس حظ تَتھ سُہ بوٚڈ سوُن چھُ تَتھ حظ چھُ مَزٕ لَگان الگٕے چلاونس مےٚ حظ چھِ وٕنۍکٮ۪س پنٕنۍ بایک گٕلیمر مےٚ حظ چھُ وارِیاہ لٹہِ سُہ چلٲمٕژ مگر سُہ تہِ حظ چھِ اَصٕل بایک مےٚ چھِ تٔمۍ وارِیاہ سَپوٹ دیُمُت وٕنِس تامتھ سُہ حظ چھُ سُہ بایک اَسہِ حظ گٔے تتھ دہ پنٛداہ ؤری سُہ حظ مےٚ چَلٲمٕژ مےٚ تہِ حظ چھُ تَتھ پٮ۪ٹھ بہٕ رایڈنٛگ گوٚمُت تتھ پٮ۪ٹھ ٹرٛپہِ پٮ۪ٹھ گوٚمُت مزٕ حظ لوٚگمُت مگر مےٚ حظ چھُ شوق مےٚ گژھِ ہے آسٕنۍ رایل اٮ۪نفیٖلڈٕ رایل اٮ۪نفیٖلڈٕ حظ چھِ مےٚ تیٖژ پسنٛد تیٖژ پسنٛد سُہ حظ چھِ مےٚ وارِیاہ پسنٛد اگر مےٚ رایل اٮ۪نفیٖلڈٕ اَننہٕ حظ بہٕ گژھ ٹٕرپہِ پٮ۪ٹھ بہٕ گَژھٕ رایڈِنٛگ وایڈِنٛگ آرام سان مگر اکھ چیٖز چھُنَہ حظ بایکہٕ آسان یِمن چھِ رِسِک آسان دب زن لوٚگ سُہ مَرِ اِنسان أتی وٕچھ اکھ چیٖز حظ بایکٲرسن آسان کَرُن وار وار حظ پکُن نیچرُک مَزٕ آسان تُلُن أنٛدۍ پٔتۍ آسان وٕچھُن کیٛاہ مسلہٕ چھُ کیٛاہ چھُنہٕ آرام سان رایل اٮ۪نفیٖلڈٕ حظ چھُ سُہ بایک اگر تُہۍ وار وار پٔکِو نَہ حظ سُہ چھِ تیٖژ سیف بایک سُہ چھِ گوٚب تہِ آسان وارِیاہ مگر رایل اٮ۪نفیٖلڈس حظ چھُ مایلیج تہِ اَصٕل تُہۍ ترٛٲیِو تیٖل سُہ دِی آرام سان تۄہہِ یوٚت تۄہہِ گَژھُن آسہِ مگر تیٖل آسہِ ترٛاوُن تَمے حِساب بَے یُس مےٚ بایک چھُنَہ حظ وٕنۍکٮ۪س گَرِ گِلٮ۪مر مےٚ گٔے اتھ دَہ پنٛداہ ؤری چَلاوان یہِ حظ چھُ وارِیاہ اَصٕل بایک وارِیاہ اَصٕل چھِ یہِ تہِ مگر دَپان چھِنَہ حظ مطلب شوق چھُ بدلٕے چیٖز اکھ مےٚ چھُ شوق مےٚ گژھِ ہہ رایل اٮ۪نفیٖلڈٕ آسٕنۍ سُہ حظ چھِ اکھ کمفٲٹیبٕل بایک تَتھ پٮ۪ٹھ اگر مطلب سڑک تہِ آسہِ نَہ حظ خراب سُہ چھِنہٕ دِوان محسوٗس کِہیٖنی بیٚیہِ حظ سُہ حظ چھُ وارِیاہ اَصٕل بایک